السلام علیکم ورحمۃ اللہ وبرکاتہ أسۍ چھِ پَنٕنۍ پَلو چھلنہٕ خٲطرٕ یا تہِ واشِنگ مِشیٖن ہُند اسلا اِستعمال کران وۄنۍ اَگر نہٕ پاور ہیٚکہِ ٲسِتھ کہینۍ تہِ کُنہِ ساتہٕ چھُ چھُ ہےٚ چھُنہٕ ہیٚکان پاور ٲسِتھ واریاہ کُنہِ ساتہٕ چھُ اَچانک چھُ پاور گژھان واریاہ چھُ موسَم چھُ سانِس کَشمیٖرَس منٛز چھُنہٕ موسَمَس خراب موسَم خراب گژھنَس کانٛہہ تہِ ٹایم لگان وۄنۍ چھِ اَچانک کُنہِ ساتہٕ ہَوا وۄتھان یا بیٚیہِ کیٚنٛہہ یا واریاہ زیادٕ روٗد پیٚوان ییٚمہِ کہِ وجہہ سۭتۍ اَسہِ دۄن دۄن ژوٚرَن ژوٚرن دۄہن تام پاور چھُنہٕ ہیٚکان یِتھ کِہینۍ تہِ تَمہِ وِزِ چھِ أسۍ پَنٕنۍ پَلو صاف کرنہٕ خٲطرٕ پَنٕنٮ۪ن اَتھن ہُند اِستعمال کران وۄنۍ اَگر نہٕ وۄنۍ اَگر پاور دۄہے روزِ تہٕ تیٚلہِ چھِ أسۍ واشنگ مِشیٖن ہِندۍ مدتہٕ سۭتۍ پَنٕنۍ پَلو صاف کران تہٕ تَمہِ پَتہٕ پلو صاف کرنہٕ پَتہٕ اَگر موسَم ٹھیٖک آسہِ اَصٕل تاپھ آسہِ تیٚلہِ چھِ أسۍ پَنٕنۍ پَلو تُلان تہٕ تاون تراون چھِ نٮ۪بر کُن تاپس وۄنۍ اَگر موسَم خراب آسہِ تاپھ آسہِ نہٕ کِہینۍ تہِ روٗد اَسہِ پیٚوان یا اوٚبُر آسہِ تَتہِ چھِ أسۍ پَلو پنٕنۍ پلو واشِنگ میشیٖن ہِندۍ مدتہٕ سۭتۍ ہۄکھناوان تہٕ اۭں پَلو صاف کرنہٕ خٲطرٕ گژھِ نہٕ زیادٕ آب اِستعمال کَرُن تہٕ تِتُے آب گژھِ نہٕ یوٗتاہ آب پَلوَس لَگہِ صاف کرنس تِتُے آب گژھِ اِستعمال کَرُن زیادٕ گژھِ نہٕ اِستعمال کَرُن کِہینۍ تہِ اَگر أسۍ اَگرٕے أسۍ چھِ واریاہ آب زایہِ شیران کٔرِتھ اَسہِ چھُ اکھ پَلو آسان شیرُن صاف کَرُن أسۍ چھِ تَمہِ سۭتۍ تَمہِ کہِ ذٔریعہٕ سورُے واریاہ زیادٕ آب خَرٕچ کران اَسہِ پَزِ یہِ کیاہ اَگر أسۍ واشِنگ مِشیٖن ہِندۍ ذٔریعہٕ پَلو لوگ صاف کَرُن أسۍ ہیٚکو واریاہ پَلو أکی ساتہٕ ترٲوِتھ واشِنگ میشیٖن منٛز تَمہِ سۭتۍ ہیٚکو أسۍ پَنُن آب بَچٲیِتھ تہٕ زیادٕ آب چھُ نہٕ یوٗز کَرُن کِہینۍ تہِ آب آب گژھِ زیادٕ کھۄتہٕ زیادٕ بَچاونٕچ کوٗشِش کَرُن